سون گۄڈٕنیٛک پرٛوڈَکٹہٕ درٛاو واریاہ اصٕل اَمِکۍ واریاہ زیادٕ فٲہِدٕ ہیٚکۍ اسہِ تُلِتھ کَم ٹایمَس پٮ۪ٹھ بیٚیہِ میلیٛوو اسہِ یہِ سیٛوٹیبٕل پرٛایزَس پٮ۪ٹھ أسۍ چھِ تُہنٛدۍ شکر گزار